السلام علیکم ورحمتہ اللہِ وبرَکاتہوٗ یَتھ منٛز فی فِشِنٛگ کَمہِ آیہِ چھِ کیچ کَران کیچِنٛگ کَران حظ گۄڈٕنٮ۪تھٕے حظ گوٚو کٮ۪پچَر فِشِنٛگ أسۍ چھِ کَران مان ژٕ رَٹان حظ گاڈٕ وٲلِس سۭتۍ ییٚمۍ یَتھ حظ أسۍ بِسلاے چھِ وَنان بہٕ حظ چھُس سوپرٕ بَسان حظ ییٚتہِ حظ چھِ واریاہ مان ژٕ ییٚتہِ چھِ زیادٕ گاڈنٕے ہُنٛد چَلان حظ ییٚتہِ چھِ ڈۄڈِ ہَتھ رۄپیہِ گاڈٕ کِلوٗ یہِ چھِ وارِیاہ مان ژٕ باقیَن جایَن نیٖتو تُہۍ مِثالہٕ مان ژٕ سرینَگر صورہ وٕچھو تُہۍ گاندَربل یا باقٕے علاقہٕ چھِ تَتہِ چھِ کٕنان پانٛژھ ساڑ پانٛژھ ہَتھ رۄپیہِ حظ کِلوٗ گاڈٕ تہٕ سانہِ علاقہٕ چھِ دِوان واریاہ سَستہٕ حظ ڈۄڈ ہَتھ پٮ۪ٹھ دۄن ہَتَن رۄپیَن تام چھِ دِوان حظ کِلوٗ حظ بیٚیہِ حظ چھِ واریاہ قٕسٕم حظ چھِ گاڑٮ۪ن اَکھ حظ چھِ کٲشِر گاڈ بیٚیہِ حظ چھِ پَنجٲبۍ گاڈ بیٚیہِ حظ چھِ ترٛوٹ فِش بیٚیہِ تہِ حظ چھِ باقٕے یِم حظ باقٕے گُرَن وُرَن حظ تہٕ اَکھ مَنٛز حظ چھِ اَکھ قٕسٕم حظ یُس حظ مان ژٕ ساروی کھۄتہٕ اَصٕل قٕسٕم چھِ حظ یِوان سُہ حظ گوٚو ترٛوٹ فِش مان ژٕ ترٛوٹ گاڈ حظ یَتھ أسۍ وَنان چھِ ترٛوٹ گاڈ مان ژٕ تٔمِس حظ چھِنہٕ آسان کٔنٛڈۍ ؤنٛدۍ زیادٕ کِہیٖنۍ مان ژٕ مان ژٕ لۄکُٹ بَچہٕ حظ ہیٚکہِ سُہ آرام سان کھٮ۪تھ حظ تہٕ کٔہ کانٛہہ پرٛابلِم حظ چھِنہٕ پَتہٕ حظ گٔے بیٛاکھ پَنجٲبۍ گاڈ تَتھ تہِ چھِ آسان تَتھ چھِنہٕ تَتھ چھِ آسان کَم تہٕ مگر زیادٕے چھُ لۄکُٹ بَچہِ ہیٚکہِ نہٕ سۄ گاڈ تِتھ پٲٹھۍ کھٮ۪تھ کِہیٖنۍ حظ یہِ چھِ کٲم حظ گژھان حظ یُس حظ وۄنۍ یہِ بیٛاکھ چھِنہٕ حظ یہِ یہِ حظ پَنجٲبۍ گاڈ حظ یہِ چھُ اَتھ چھِ واریاہ تہِ مان ژٕ لۄکُٹ ہیٚکہِ نہٕ کھٮ۪تھ کھٮ۪تھ کہ کینٛہہ یُس حظ وۄنۍ بیٛاکھ چھِ نہٕ حظ یہِ کٲشِر گاڈٕ حظ کٲشِر گاڈِ چھِ واریاہ واریاہ زیادٕ کٔنٛڈۍ آسان مان ژٕ لۄکٹِس بَچَس گوٚو خۄدا نَخواستہٕ ۂٹِس پٮ۪ٹھ تٔمۍ سُنٛد کوٚنٛڈ بنٛد حظ تہٕ تَتھ ہیٚکہِ واریاہ پرٛابلِم تہِ گٔژھِتھ حظ ۂٹِس پٮ۪ٹھ حظ بیوٗٹھُس کوٚنٛڈ ووٚنٛڈ تہٕ خۄدا دِیِن نَجات پَتہٕ چھِ پٮ۪وان آپریشَن یا باقٕے اَخراجات چھِ پٮ۪وان کَرٕنۍ تہٕ سُہ تہِ حظ چھُ سانہِ لایفہِ خٲطرٕ واریاہ یہِ بیٚیہِ حظ چھِ بازرَس منٛز تہِ واریاہ درٛوجہِ یِم کٕنہٕ کٕنٛنہٕ یِوان مان ژٕ گاندَربَل ہیوٚر ہیوٚر چھِ گِنٛدان یہِ سوپرٕ ہیوٚر ہیوٚر ییٚتہِ چھِ واریاہ مان ژٕ کٕنان یِم درٛوجہِ حظ بیٚیہِ حظ مانَسبَل لیک تہٕ بیٚیہِ ییٚتہِ وَلُر لیک واریاہ واریاہ بَجہِ فِش چھِ آمژٕ رَٹنہٕ واریاہ واریاہ بَجہِ گاڈٕ چھےٚ آمژٕ رَچنہٕ حظ مانَسبَل حَظ کھٲجِکھ پٔتۍمہِ لَٹہِ شاید شُہٲٹھ کِلوٗ کِنہٕ سَتھ ہٲٹھ کِلوٗ گاڈ حظ واریاہ زیادٕ بٔڑ حظ ٲسۍ تہٕ ماز تٔمِس تہِ حظ آسہِ ماز واریاہ پٮ۪ٹھ حظ واریاہ زیادٕ حظ آسہِ تٔمِس ماز تٔمِسہٕ تٔمِس نہٕ حظ ہٮ۪کَن نہٕ مان ژٕ کٔنٛڈۍ حظ ہٮ۪کَن تِم ٲسِتھ مگر واریاہ بٔڑۍ مگر پٮ۪ٹھٕ حظ نیرِ تٔمِس ماز واریاہ لۄکُٹ بَچہٕ حظ ہیٚکہِ آرام سان کھٮ۪تھ بوٚڈ تہِ حظ ہیٚکہِ آرام سان گۄڈٕ حظ چھِ بٔڈِس آسان ہِشی کَتھاہ سُہ زَن حظ کھیٚیے پیوٗنٛتُے ویوٗنٛتُے تہٕ مگر سُہ حظ ترٛایَس نہٕ یَلہٕ کِہیٖنۍ بِچار لۄکٹِس کیٛاہ کھَتو کھالو یِمَن چھِ آسان تھوڑا دَنٛد وٕنۍ یِمَن چھِ پَتہ آسان گاڈ کمہِ آیہِ چھِ کھٮ۪وان کِہیٖنۍ نہٕ حظ حالانٛکہِ تہٕ أسۍ تہِ چھِ گاڈَن گَژھان تہٕ مَزٕ چھِ لَگان دۄہ تہِ چھِ اَپٲری نیران حظ مان ژٕ وٕنۍ کیٛاہ حظ کَرو گَرِ چھِ آسان اَز بِہتھٕے حظ تہٕ بیٚکِس جایہِ رٹییَکھ حظ شاید ترُنَمَتھ کِلوٗ شاید سُمبل سایڈَس رَٹییَکھ ترُنَمَتھ کِلوٗ گاڈ حظ سُہ تہِ ٲس ترٛوٹ مگر سُہ ٲس ترٛوٹ فِش واریاہ بٔڑ حظ ٲس زیادٕ گاڈ حظ تہٕ بیٚیہِ چھِ ییٚتہِ سانہِ سوپرٕ تہِ علاقہٕ چھِ اَتہِ چھِ یِوان جالَس سۭتۍ تہِ جال جال مان ژٕ جال بِچھاوان حظ تھاوان حظ دَہَن پنٛدہَن مِنٹَن پَتہٕ حظ یِم گاڈٕ واڈٕ حظ تِم حظ گژھان تٔتھۍ منٛز پھٔسِتھ پَتہٕ حظ دَہہِ پنٛدہے مِنٹہِ بعد کھالمان یِمَن ہیوٚر حظ پَتہٕ وٕچھان تَتھ منٛز گاڈٕ لَجِمَژٕ باقٕے شُکریہ